برونٛٹھِم زٔمیٖندٲری ٲس واریاہ سکھ برونٛٹھمِس زمانس منٛز چھِ ٲسۍ مٕتۍ واریاہ فصٕل وۄپداوَان تَتھ پؠٹھ چھُ یِوان دانہِ چھِ ٲسمٕتۍ بَناوَان کٕنٕک چھِ ٲسۍ مٕتۍ بَناوَان تِلہٕ گۄگُل چھِ ٲسۍ مٕتۍ بَناوَان تہٕ پونٛسہٕ ٲسۍ نہٕ تَتھ پؠٹھ ہؠکَان زیٖنِتھ کینٛہہ تمہِ ییٚلہِ یہِ دان یۄس چھِ تھل چھِ ٲسۍ مٕتۍ کران تہٕ تیٚلہِ چھِ ٲسۍ مٕتۍ دان داندٕ یَتھ زَن وَنَان چھِ داندٕ ہور تَتھ چھِ ٲسمٕتۍ لاگان أسۍ برونٛٹھ کَنۍ تِمَن داند دانٛد دۄن اِپُٹ ٲسکھ کنیکشَن کَرَان بٕتھِ بیٚیہِ ٲسِکھ لاگان اَلبٲنۍ تہٕ ٲسۍ أسۍ سُہ زٔمیٖن وایَان تہٕ ٲسۍ یہِ ہَسا یہِ پَتہٕ آب واب تَتھ زٔمیٖنَس شیران ٲس ٲس پَتہٕ ہِجراوَان تِموے داند ہوڑو سۭتۍ تہٕ بیٚیہِ ٲسۍ کَران یِم نؠنٛدٕ ٲسۍ أسۍ نؠنٛدٕ تہِ نیٚنٛدٕ ٲسۍ کَرَان تہٕ ٲسۍ پَتہٕ تھل کَرَان پَتہٕ ٲسۍ لونان سُہ ہردٕ سُہ دانہِ ٲسۍ چھۄمبان ٲسۍ تھاوان پَتہٕ کُشن منٛز بٔرِتھ تہٕ سونتھ کٲلۍ ٲسۍ کَڑان سونتھ کٲلۍ ٲسۍ کَڑان تہٕ ہۄکھناوان ٲسۍ تہٕ مُنان ٲسۍ دانہِ تہٕ ٲسۍ کَڑان توٚمل تہٕ ٲسۍ تَتھ ؤریَس کھؠوان أسۍ سُے بَتہٕ ٲسۍ وُہُر ؤریَس اوس پَنُن بَتہٕ پوشَان تہٕ اَکہِ ؤری اوس کھؠون بیٚیہِ ؤریہِ یُس مان ژٕ پَتہٕ بیٚیہِ ؤریہِ نیرِ ہا سُہ ٲسۍ کھؠوان بیٚیہِ ؤرِیہِ ٲسۍ أسۍ سُے فصٕل وۄپداوَان تہٕ پَتہٕ گٔے دۄہ کھۄتہٕ دۄہ چینٛج اَتھ منٛز تہٕ پَتہٕ ہیوٚک نہٕ اَسہِ دانہِ بَنٲیِتھ کِہیٖنۍ تہِ پَتہٕ آیہِ ژوٗنٛٹھۍ ژوٗنٛٹھۍ کُلۍ روو پَتہٕ آیہِ نَوِ نَوِ آیہِ ویرایٹی نٔو نٔو ٹؠکنالجی آیہِ تہٕ ہیٚکۍ پَتہٕ اَسہِ رۄپَے کَمٲیِتھ أسۍ ژوٗنٛٹھِس پؠٹھ تہٕ پٔکۍ أسۍ برونٛٹھ آیہِ نٔو نٔو ٹؠکنالجی تہٕ تَمہِ ساتہٕ ٲسۍ دان داند داندٕ ہوڑ سۭتۍ ٲسۍ أسۍ زٔمیٖن وایَان وٕنکؠن چھِ مٔشیٖنٲری وٕنکؠن آیہِ ٹِلر چھِ اَسہِ تَمہِ سۭتۍ وایان گُڑٲے کَران ژوٗنٛٹھۍ کُلؠن أسۍ تَمٕے سۭتۍ وٕنکؠن یا تَمہِ ساتہٕ چھِ پرٲنِس وقتَس منٛز درٛاتٮ۪و یہِ گاسہٕ لونان تہٕ وٕنکؠن چھِ أسۍ لونان کٹرٕ سۭتۍ وٕنکؠس چھِنہٕ أسۍ درٛاتٮ۪و سۭتۍ لونان کینٛہہ تہٕ وٕنکؠن چھِ أسۍ کَٹرٕ سۭتۍ لونان یا تَمہِ ساتہٕ بیٚیہِ چھِ آیہِ وٕنکؠن نٔو نٔو ویرایٹی یہِ ژوٗنٛٹھۍ ویرایٹی گۄڈٕ اوس ڈیلِشس پَتہٕ آو کُلوٗ پَتہٕ آو ڈیلش یہِ ریڈ چِپ وَنۍ آو گالا یہِ وَنۍ آیہِ ہاے ڈَنسی تہٕ چھُ أسۍ وۄنۍ چھِ أسۍ بناوان ہاے ڈنسی یہِ ہسا یہِ تٔتھۍ چھِ ہاے ڈنسی چھِ وٕنکؠن جادٕ رۄپے أسۍ بنان تہٕ برونٛٹھمِس زَمانَس منٛز اوس خۄدایہِ کٔرِنۍ رَحم ڈونٛٹھ پیٚوان تہٕ ٲس ژوٗنٛٹھۍ گژھان چھۄکہٕ لَد تِمَن ژوٗنٛٹھؠن اوس نہٕ پَتہٕ کِہیٖنۍ بَنان دوہ تہِ ٲسۍ أسۍ کَران تہٕ تِمَن اوس نہٕ کِہیٖنۍ کَتھ تِمَن ٲسۍ پَتہٕ تِم چھۄکھ کھَسان وٕنکؠن یِم ٲسۍ نٔو نٔو یہِ ویرایٹی بَنٲو اَتھ آیہِ وٕنکؠن یَتھ وَنان چھِ نیٹ سُہ نیٹ چھِ أسۍ دِوان پؠٹھٕ باغس تَمہِ سۭتۍ چھُ خۄدایہِ رَحم کٔرینۍ اگر ڈونٛٹھ چھُ پؠوان تہٕ تَمہِ سۭتۍ چھُ بچان یہِ سون یہِ ژوٗنٛٹھۍ چھُ تَمہِ سۭتۍ چھُ بچان سُہ یُس ڈونٛٹھ پؠوان چھُ یُس اَتھ پؠٹھ چھُ اتھ باغس آسن نؠٹ کٔرِتھ تہٕ سُہ ڈونٛٹھ چھُ پؠوان تٔتھۍ نؠٹَس پؠٹھ تہٕ تَمہِ سۭتۍ چھِ أسۍ بٔچِتھ ہؠکان تہٕ تمہِ سۭتۍ چھِ أسۍ سٲنۍ ژوٗٹھۍ ہؠکن بٔچِتھ تہٕ تَمہِ سۭتۍ چھُنہٕ کٕہٕینۍ نۄقصان واتَان تَمہِ سۭتۍ چھِ أسۍ بَچان تہٕ پتہٕ چھِ یِوان تَتھ ژوٗنٛٹھِس اَصٕل رۄپے تہٕ ٹیکنالجی آیہِ نٔو نٔو تہٕ أسۍ تہِ أسۍ تہِ پٔکۍ برونٛٹھ وٕنکؠن چھُ ساینَس أسۍ تہِ پٔکۍ تَمہِ نِش برونٛٹھ وٕنکؠن چھِ نٔو نٔو ٹؠکنالجی آیہِ تہٕ امہِ سۭتۍ پٔکۍ أسۍ برونٛٹھ کیازِ وٕنکؠن چھِ زیادٕ تر مٔشیٖنٲری برونٛٹھ ٲس برونٛٹھمِس زَمانَس منٛز ٲس زٔمیٖن سَخ کَماوٕنۍ تہٕ فٲہِدٕ اوس نہٕ زیادٕ واتان کینٛہہ وٕنکؠن چھِ سَہل کَماوٕنۍ سہل کَماوُن سورُے کینٛہہ تہٕ رۄپیہِ چھُ یِوان اَصٕل فٲہِدٕ چھُ یِوان تہٕ یی گٔے أسۍ یہِ گٔے چینٛج یہِ چینٛج گٔے